آ بِلکُل مےٚ چھِ ٹراے کٔرمٕتۍ یِم چیٖز کہِ ٹرایِل رَننٛگ چھِ مےٚ کٔرمٕژ کیازِ کہِ أسۍ چھِ گامنٕے کُن بَسان تہٕ تَتہِ چھِ آسان عام تر یِم بٔٹھۍ ؤٹھۍ تَپٲرۍ چھِ أسۍ مےٚ چھُ واریاہ پھیٖرِ کوٚرمُت مطلب بَچپَنَس منٛز چوٗنکہِ أسۍ ٲسۍ بٔڑِتھ تانۍ مطلب کہِ أسۍ ٲسۍ تَپٲرۍ گژھان دورٕ دورٕ مطلب کران ٲسۍ سُہ واریاہ بینِفِشَل اَلبتہ رَننٛگ تہِ چھُ اکھ واریاہ چیٖز بینِفِشَل چیٖز اَمہِ سۭتۍ چھُ واریاہ زیادٕ فٲیدٕ یِوان یہِ چھُ وۄنۍ میٹَبولِزٕم باڈی ہُند چھُ بَرابر بیلَنسٕڈ روزان تہٕ یہِ چھُ واریاہ زیادٕ بینِفِشَل چیٖز اکھ رَننٛگ تہٕ دورٕ دورٕ کران چھُ مطلب خوٗن سُہ بٕلَڈ پریشَر تھاوان برابر کولوسٹرول نِش بَچاوان شُگر نِش بَچاوان اۭں تہٕ بیٚیہِ مینٹَل ہٮ۪لٕتھ خاص کر آزکِس دورَس منٛز مینٹَل ہٮ۪لٕتھ چھُ تھاوان یہِ برابر مےٚ چھُ یہِ کوٚرمُت یہِ کہِ ییٚمہِ دۄہ تہِ بہٕ واک پاک یا رَننٛگ کرٕ تہٕ تَمہِ دۄہ چھُس بہٕ روزان فِزِکٔلی واریاہ فِٹ تہٕ بیٚیہِ چھُ مےٚ تَمہِ دۄہ مطلب یُس مےٚ کٲم چھِ مطلب پَنٕنۍ سٔٹیڈیٖز پَرُن تہِ چھُس بہٕ روزان مطلب اَمہِ دۄہ چھُس بہٕ ہٮ۪کان پروڈَکٹِوٹی چھِ مےٚ مطلب پَنٕنۍ سُہ چھُ واریاہ زیادٕ بَڑان اَمہِ دۄہ سُہ چیٖز چھُ مےٚ باسان کہِ رَننٛگ چھِ اَمہِ حِسابہٕ فٲیدَے دِوان یہِ چھُ واریاہ اَتھ چھُ مطلب واریاہ زیادٕ فٲیدٕ مےٚ ہٮ۪ژٕے مےٚ چھُ باسان ساروی کھۄتہٕ بیسٹ فٲیدٕ چھُ آز یہِ چھُ تھاوان مینٹَل ہٮ۪لتھ اِنسانَس برابر سُہ چھُ آسان ساروی کھۄتہٕ بوٚڑ بارٕ فٲیدٕ اکھ رَننٛگ